مےٚ ہَسا چھِ فیورِٹ موٗویٖز واریاہ تِمو منٛز چھِ اَکھ چھِ تھِرٛی ایٖڈیَٹٕز چھِ یا دَنٛگَل چھُ اَمہِ سۭتۍ حظ چھُ واریاہ ہیٚچھان یِمو موٗوِیٖزو سۭتۍ چاہے سُہ تھِرٛی ایٖڈیَٹٕس ٲس تَتھ منٛز حظ ٲسۍ واریاہ اَصٕل اِنجیٖنٔرِنٛگ ٲس تَتھ منٛز تہٕ بیٚیہِ چھِ فیورِٹ موٗوِی دَنٛگَل دَنٛگلَس منٛز ہَسا وُچھ اَسہِ لٔڑکی ہِنٛز رَسلِنٛگ تَمہِ سۭتۍ ہَسا مِلیو مان ژٕ واریاہ سبق کہِ یُس ہَسا وٗمیٚن ایٚمپاوَرمیٚنٛٹ چھِ سُہ ہَسا گوٚژھ بَڑُن تہٕ یِمَن ہَسا گژھِ دِنۍ واریاہ یوٗ نو کوٗ کوٗشِش کَرٕنۍ یِمَن کہِ بروںٛٹھ کُن مان ژٕ لٔڑکی تہِ گژھِ تھَوٕنۍ اَصٕل پٲٹھۍ مان ژٕ تِم ہیٚکن پَنُن فیوٗچَر وُچھُن ٹھیٖک